نیوٕز پیپٕرن ہٕنٛز کتھ اگر أسۍ کرٕہاو أسۍ چھِ یژھان پنُن نیوٕز پیپر چھِ أسۍ یژھان پرُن تمہِ ساتہٕ چھ أسۍ باسان کہِ اتھ منٛز یُس تہٕ مضموٗن آسہِ سُہ ہٮ۪کو أسۍ پٔرتھ یُس آٹکل ٹھیٖک آسہِ سُہ ہٮ۪کو أسۍ پٔرتھ اسہِ چھُ سُہ پوٗرٕ پٲٹھۍ سمٕجھ یِوان یتھ پٮ۪ٹھ کیٛاہ چھُ لیٚکھِتھ اسہِ چھُ پننہِ زبٲنۍ منٛز کٲشرِس منٛز یِوان یُس اسہِ پنُن نیوٕز پیپر کشمیٖری یس منٛز پران چھِ کٲشر سُہ چھِ اسہِ پوٗرٕ زیادٕ واریاہ وتھان تہِ سُہ چھ اسہِ سمٕجھ تہِ تران تتھ منٛز چھُنہٕ اسہِ کٕہیٖنۍ ڈفکلٹی گژھان سمجِھنس منٛز سُہ چھ اسہِ پانے سمٕجھ یِوان سُہ چھ اسہِ پنُن فیورٹ نیوٕز پیپر آسان سُہ چھِ أسۍ ہٮ۪کان پانے سمجھِتھ تتھ منٛز چھُنہٕ اسہِ کٕہیٖنۍ پرابلم گژھان سمجھِنس منٛز سُہ چھ اگر البتہ اگر أسۍ بیٚیِس بیٛاکھ ہٮ۪کو أسۍ پٔرِتھ بیٛاکھ نیوٕز پیپر ڈفرنٛٹ نیوٕز پیپر بیٛاکھ ہٮ۪کو پٔرِتھ تہ تمِچ زبان چھنہٕ اسہِ پوٗرٕ سمٕجھ یوان کینٛہہ سُہ چھُ آسان اردوٗوس منٛز چھُ آسان ہنٛدی یس منٛز چھُ آسان انگلشس منٛز چھُ آسان سُہ چھُنہٕ اسہِ پوٗرٕ سمٕجھ یِوان کینٛہہ تمیُک فکرِ چھُ اسہِ ہٮ۪کان ہٮ۪وان تھوڑا تارُن مگر اسہِ چھُنہٕ سُہ پوٗرٕ فکرِ تران کینٛہہ أسۍ چھِ کران کوٗشش واریاہ زیادٕ کہِ اسہِ گوٚژھ یہِ سمٕجھ یُن یتھ منٛز کیٛاہ چھُ کیٛاہ نہٕ چھُ اسہِ چھُنہٕ سُہ پوٗرٕ سمٕجھ یوان کینٛہہ تیوٗتاہ یژھان چھِ أسۍ یہِ سمجھاوُن مگر پوٗرٕ چھُنہٕ اسہِ تیوٗتاہ سمٕجھ یِوان کینٛہہ یوٗتاہ اسہِ پننہِ کٲشرِ زبانہِ منٛز پنُن نیوٕز پیپر سمٕجھ چھُ یِوان